اَگر أسۍ کٲشُر زَبانہِ ہٕنٛز کَتھ کرو تہٕ بیٚیہِ یِم باقٕے زَبانہٕ سٲنِس یَتھ ییٚتہِ بولنہٕ چھُ یِوان سٲنِس یَتھ سِٹیٹ منٛز دو کٲشُر یُس زَبان ہٕندۍ یِم اَلفاظ چھِ کیوں کہِ یِم چھِ مِکسٕڈ اَلفاظ آمٕتۍ یعنی چاہے سُہ ڈارڈک ٲسن سَنسکرت ٲسن یہِ چھُ اسہِ مِکسٕڈ مطلب اس کے جو یہ اَلفاظ جو اس میں آیے وہ مِکسٔڈ ہے یعنی مِلاپ کھاتے ہے ٲسۍ کھیٚوان یتھ سۭتۍ ڈارڑگ ٲسِن سَنسکرت ٲسِن بَنجابی ٲسِن یا باقٕے چیٖز تہٕ ییٚمِچ چھِ اکھ زَبردست خوٗبی جو اس کی مطلب یہِ چھُ سَتھ ہَتھ تہٕ پَنژاہ ؤری پرٲنۍ زَبان اور یہِ چھُ ؤنکیس کٔشیٖر منٛز یِوان بولنہٕ یہِ چھِ بہتریٖن اکھ زَبان تہٕ اَگر أسۍ امِچ کَتھ کرو یِم باقٕے رِیجنل زَبان چھِ چاہے اَسہِ پٔشتوٗ چھِ بولنہٕ یِوان ییٚتہِ یا یہِ ڈوگری چھےٚ یِوان بولنہٕ مطلب یِم پَہاری چھےٚ یِوان بولنہٕ یا باقی زَبانہٕ چھِ یِوان بولنہٕ تَتھ تہٕ اَتھ چھُ واریاہ واریاہ فرق یہِ چھُ سَمجھنۍ واریاہ آسان تہٕ مَگر اَتھ چھُ لگان محنت تہٕ ڈِفرنس چھُ یِہے کہِ اِمِکۍ اَلفاظ چھِ واریاہ اَصٕل واریاہ بہتریٖن سَمجھن خٲطرٕ اور اَتھ چھُ پَنُن اکھ اَنداز پَنُن اَشو آر چھُ اَتھ پَنٕنۍ پَنُن سُہ لٔتیٖفہٕ چھُ اَتھ تہٕ باقٕے زَبان چھُ الگ تہٕ یَتھ چھُ الگ